آ سَلام علیکُم جِناب ٹھیٖک چھِو صحت چھُو ٹھیٖک آ ٹھیٖک حظ شُکُر اَلحمدُللہ تُہۍ ؤنۍتو مےٚ تُہۍ چھِو حظ یِم کانٛگرِ فٮ۪کٹری پٮ۪ٹھ آ اَچھا اَچھا اَسہِ حظ اوس کانٛگرِ ساس کھںٛڈ ضروٗرت حظ ٲس اَسہِ کۄپوارا پٮ۪ٹھ وُہ کِلوٗ میٖٹر حظ چوکی بَل سایڈ تَتھ وَنان اَہَن حظ آ آ

اَسہِ ٲسۍ زٕ ترٛےٚ قٕسٕم ضروٗرت تہٕ بیٚیہِ تہِ بیٚیہِ اَگر ساس زٕ ساس

اَچھا اَچھا ڈاے ہتھٕنۍ چلو ٹھیٖک حظ نہَ ریٹ چھِو ونان تھوڑا زیادٕ حظ مےٚ چھُنہٕ حظ بیٚیہِ ڈِسکاوُنٛٹ آسُن بیٚیہِ تھوڑا بہت کیٚنٛہہ وُہ پٍنٛژہ پٔرسَنٛٹ کٔرۍہوٗس پٔرسَنٹیج حِساب کٔرۍہوٗس ہے آرڈر چھُ سٮ۪ٹھاہ سون حظ سون ترٛےٚ قٕسٕم چھِ ضروٗرت حظ سیٚودُے اَکھ چھُ کَلٲرڈ تہِ ہُہ ٹھیٖک چھُ ٹھیٖک چھُ أسۍ حظ کرو یہِ نمبرس چلو ٹھیٖک چھُ الحمدُللہ آ